اَسَلامُ علیکُم سانہِ اَسہِ چھِ اَکھ گام اَکھ تمہِ تَمہِ منٛز چھِ اَکھ میون یارٕ دوستہٕ چھِ ارسلان احمد شاہ چھُ تٔمِس ناو سُہ اوس واریاہ غریٖب مگر سُہ اوس گِنٛدان واریاہ اَصٕل فُٹ بال واریاہ زَبردس سِکِلٕز ٲسۍ تِم محنت اوس سُہ کَران واریاہ واریاہ محنت اوس مگر تَتھ ٲس پۄنٛسَن ہِنٛز کمی واریاہ ٹرٛاے دِژ تِم ٹرٛایلہِ مگر سُہ درٛاو نہٕ کیٚنٛہہ آخرکار درٛاو سۄ دٔہمہِ ٹرٛاے مگر دٔہمہِ ٹرٛاے یُتھُے سُہ درٛاو سُہ گوٚو سٮ۪لٮ۪کٹ نیشنَلَس خٲطرٕ حظ ڈِسٹِرک خٲطرٕ گوٚو سُہ سٮ۪لٮ۪کٹ پَتہٕ کٔر تٔمۍ واریاہ زیادٕ محنت أکِس دۄن میچَن ہیوٚک نہٕ سُہ تیوٗت کٔرِتھ کیٚنٛہہ ترٛیٚیِمہِ میچ پٮ۪ٹھ ییٚلہِ تَتھ چانَس دِتُکھ أتی ہیوٚک سُہ کٔرِتھ واریاہ کٔر تٔمۍ محنت لٲگۍ تٔمۍ گول تہٕ لوٚگ سُہ برٛۄنٛہہ پَکنہِ تہٕ واریاہ ٹایمہٕ پَتہٕ گٔے تَس دِژے تٔمۍ نیشنَلَس خٲطرٕ سِلٮ۪کٹ پَنٕنۍ ٹیٖم تہٕ گۄڈٕنِچ ٹرٛاے منٛز درٛاوٕے نہٕ سُہ سُہ اوس واریاہ پریشان کہِ بہٕ کیٛاہ کَرٕ کہِ دوٚیِمہِ ٹرٛاے ہیٚژھ خۄدایَن تٔمۍ تٔمۍ کوٚر سُہ سُہ بَنیو فُٹ بالَر حظ نیشنَل خٲطرٕ نیشنَل خٲطرٕ یُتھُے تٔمۍ نیشنَل گِیُنٛد تٔمۍ لَگٲے تَتہِ ترٛےٚ گول سُہ گوٚو واریاہ فیمَس أسۍ چھِ واریاہ تٔمِس نِش اِنسپایر واریاہ زَبَردَس نَفَر چھِ تہذیٖب تہِ چھُس واریاہ اَصٕل بہٕ چھُس واریاہ تَس نِش گوٚمُت مُطمعیٖن واریاہ زیادٕ مُطمعیٖن چھُس بہٕ گوٚمُت تَس نِش بیٚیہِ اوس نہٕ تَس آسان نہٕ فُٹ بال ٲس نہٕ سُہ اوس گِنٛدان اَسی سۭتۍ فُٹ بال آخر کار تہِ کٔر تٔمۍ واریاہ محنت تَتھ اوس واریاہ اَتھ کُن دِلچَسپی فُٹ بالَس کُن زیادٕ او زیادٕ دِلچَسپی اوس نہٕ تَتھ پَڑاے وَڑاے کُنہِ سُہ اوس وَنان صرف بہٕ گژھِ فُٹ بالَر بَنُن آخر کار چھِ سُہ آز نیشنَل گِنٛدان اِنٹَرنیشنَل گِنٛدان نیشنَل گِنٛدان فُٹ بال ہیٖرو لیٖگ چھِ سُہ گِنٛدان بیٚیہِ چھِ واریاہ اِنسپایَر گٔمٕژ تَپٲرۍ اَسہِ چھِ صرف وَنان مول موج أمۍسٕے ہیوٗ بَنہِ ییٚلہِ گِنٛدِو تہٕ أمۍسٕے ہیوٗ بٔنِو واریاہ اَصٕل زیادٕ چھِ سہ باقی وَسَلَم بہٕ تہِ گژھٕ یُتھُے بَنُن اِنشاء اللہ مےٚ چھُ کِرکَٹَس کُن دیُن بہٕ تہِ گژھِ یُتھُے بَنُن خۄدا حا